ڈاکٹر صٲب ڈاکٹر صٲب ٹھیٖک چھُو حظ صحت چھِ حظ ٹھیٖک بَس حظ آ اوترٕ دِژام نا أکۍ فرٛٮ۪نٛڈن نمبر تُہُنٛد تہٕ دوٚپُن مےٚ ایٚکچُؤلی اوس مےٚ سِکنَس رِلیٹِڈ اَکھ اِشوٗ تٔمۍ ووٚن تُہۍ کٔرۍزیٚو یٔمِس ڈاکٹر صٲبَس کال یہِ وَنوٕ تۄہہِ پانَے ایٚکچُؤلی مےٚ چھِ نیران اَتھ سفید داغ ہِوۍ حظ تِم چھِ پھہلان تہِ سُہ سَفید داغ چھُنا سِکنَس پٮ۪ٹھ آب سِکنَس پٮ۪ٹھ آ تُہۍ ؤنِو مےٚ تھوڑا بہت

ڈیبزان حظ ڈیبزان تھٲرٹی تام اَنہٕ بہٕ ڈیبزان تھٲرٹی بہٕ کَرٕ یِمہٕ اور آ او کے شُکرِیہ ڈاکٹر صٲب بہٕ کَرو تَمہِ وِز کال ٹھیٖک چھُنہٕ حظ آ اَدٕ حظ اَدٕ حظ سلام علیکُم ڈیبزان تھٲرٹی